سٲنِس ایرِیاہَس منٛز یِم مین لیبَر یا ایٚمپُلایمنٛٹہٕ سیکٹر چھِ یِوان تَتھ منٛز چھُ ایپُل اِنٛڈَسٹری یِوان ییٚمِچ زَن لوکَل اِکانٔمی ڈِپٮ۪نٛڈ چھِ کَران ایٚگریٖکَلچَرَس پٮ۪ٹھٕے تہٕ زیٛادٕ پہم لُکھ چھِ أتھۍ سۭتۍ وابستہٕ حالٕے چھِ شیٹھ پٔرسَنٛٹہٕ پاپولیشَن تہٕ بیٚیہِ چھِ لُکَن ہٕنٛدِ زِنٛدٕ روزنُک اَکھ أہم سورٕس ایپُل گرووِنٛگ چھِ سٲنِس ایرِیاہَس منٛز واریاہ زیادٕ فٲیِدٕمنٛد تہٕ ایپُل ڈِسٹِرکَن یُس زَن ایرِیا کَوَر چھِ تَتھ منٛز چھِ یِوان شتوُہ ساس زٕ ہَتھ اَکترٕٛہ ہیٚکٹَر اَمہِ باپتھ چھِ گورمِنٛٹَن واریاہ زیادٕ سِکیٖم کَرِمٕژ یَتھ انٛدَر زَن یِوان چھِ شوپین یوٗنِیَن گورمٮ۪نٛٹہٕ ایپُل فار ایپُل کَلَسٹَر تہِ چھُ اَتھ سِکیٖم یۄس زَن گورمِنٛٹکہِ طرفہٕ لُکَن دِنہٕ چھِ یِوان اَتھ اَنٛدَر یِم زَن چَلینجزٕ لُکَن چھِ کَرنہٕ یِوان تِم گٔے پراپَر ٹیکنالجی چھَنہٕ لُکَن تہٕ لُکَن چھُنہٕ اَکھ پراپَر علم دِنہٕ یِوان کیٚنٛہہ پیسٹہٕ سایڈَن مُتعلِق یا باقِیَن ٹیکنالجی اِنٛفارمیشَن چھَنہٕ لُکَن تام صحیح وقتَس پٮ۪ٹھ واتنہٕ یِوان تہٕ ییٚمہِ کِنۍ چھُ فصل خراب گژھان فصلَس چھَنہٕ کانٛہہ اَکھ مُناسِب ریٹ دِنہٕ یِوان کیٚنٛہہ